ییٚلہِ بہٕ اوٗسُس ٲں پَنٛدَہ ٹُو ژۄدَہ ٹُو پَنٛدَہ ؤرِیَس منٛز اوٗسُس بہٕ بہٕ اوٗسُس پَران ٲں پَتہٕ حظ آے یِتھَے کٲٹھۍ ٲسۍ أسۍ آنٛگنَس منٛز گَرِ ٲسۍ أسۍ آنٛگنَس منٛز یہِ پارَک اَکھ مگر سۄ ٲس نہٕ سَجٲیِتھ وَجٲیِتھ کیٚنٛہہ اَکہِ لَٹہِ ووٚن مےٚ کیٛازِ چھِنہٕ بہتر گَژھہِ اگر بہٕ یہِ سَجاوٕ پَتہٕ لٲجۍ مےٚ یہِ سَجاوٕنۍ وَجاوٕنۍ یہِ پارک اَمہِ سۭتۍ لوٚگ مےٚ مَزٕ مےٚ آو مَزٕ ییٚلہِ مےٚ یہِ گارڈنِنٛگ واڈنِنٛگ لٲج کَرٕنۍ پَتہٕ بَنوٗو مےٚ یہِ پَنٕنۍ یہِ ہابی اَکھ یہِ گارڈنِنٛگ